تٲو تایہِ منٛز چھِ أسۍ تَلان سیُن پٔتلہٕ اَتھ منٛز چھِ أسۍ اَکھ دۄدھ کاران بیٚیہِ چھِ چاے بَناوان دیٚگُل دیٚگلِس منٛز چھِ سیُن رَنان بیاکھ چھِ آسان بوٚڑ دیٚگُل تَتھ منٛز چھِ بَتہٕ رَنان بیٚیہِ چھِ رایِس کُکَر رایِس کُکرَس منٛز تہِ چھِ بَتہٕ رَنان گِلاسَس منٛز چھِ ترٛیش چیٚوان پیالَس منٛز چھِ چاے چیٚوان چَمچہٕ سۭتۍ چھِ سیُن تراوان بَتہٕ ژالنہِ سۭتۍ چھِ بَتہٕ شیٚہران